اہن حظ آ بہٕ ہٮ۪کہٕ ؤنِتھ پٔتمہِ ؤرۍ یِچ یادگار اَکھ کَتھ ییٚلہِ بہٕ صُبَحن سُلی ووٚتھُس مےٚ اوس سکوٗل گژھُن بہٕ ییٚلہِ صُبَحن سُلی ووٚتھُس تہٕ بہٕ درٛاوُس سکوٗل تَتہِ اوس اٮ۪کزام تَمی دۄہ بہٕ ووتُس لیٹٕے پہن سکوٗل تہٕ شُریو اوس لوگ لیوٚکھمُت لوگمُت لٮ۪کھُن پیپَر ییٚلہِ تِمو پیپَر اوس لوگمُت لٮ۪کھُن بہٕ تہِ ووتُس اندَر تہٕ مےٚ دوٚپ سَرَس سَر بہٕ ہٮ۪کَا اندَر أژِتھ دوٚپُن وَلہٕ سا اَژ سا تہٕ دِسا ژٕ کَتہِ اوسُکھ وٕنیُک تانۍ مےٚ دوٚپ سَر بہٕ اوسُس یِتھٕے پٲٹھۍ تہٕ پَتہٕ کٔر تٔمۍ کٲم تہٕ دیُٚت مےٚ تٔمۍ پیپَر دوٚپُن لیکھ تہٕ وۄنۍ چھُس بہٕ ییٚلہِ بہٕ لیکھان چھُس مۄکلو وۄنۍ لیکھِتھ تہٕ سَرَن دوٚپ دوٚپُکھ وول سا أنِو سا پیپَر واپَس تہٕ صُبَحن وَنہٕ بہٕ وۄنۍ کٔمۍ کوٚر اَصٕل تہٕ کیاہ کوٚرُن تہٕ فسٹ پُزیٖشَن کٔمۍ أنۍ پَتہٕ چھُس بہٕ پیاران ییٚلہِ بہٕ صُبَحن گوس وۄنۍ سکوٗل تہٕ بہٕ ییٚلہِ سکوٗل ژاوُس بہٕ ییٚلہِ پرٛیل ٲسۍ تَتہِ پَران بہٕ ییٚلہِ تور ووتُس تہٕ سَر آو اورٕ پرٛیل مۄکلو پٔرِتھ سَر آو اورٕ دوٚپُن بَچو ییٚلہِ راتھ اٮ۪کزام اوس تَتھ تیٚمیُٚک جواب وَنہٕ بہٕ ؤنکٮ۪ن کٔمۍ أنۍ فسٹ پُزیٖشَن کٔمۍ أنۍ تہٕ ییٚلہِ وۄنۍ صُبَحن بہٕ ییٚلہِ بہٕ وۄںۍ تَتٮ۪ن پیاران چھُس وَنہِ گوس بہٕ اوسُس دَپَان خۄدایا وۄنۍ مےٚ ؤژھ أندٕرۍ تھَر تھر مےٚ دوٚپ خۄدایا وَنہِ گوٚژھ میونُے ناو آسُن تہٕ ہُہ مےٚ چھِ بَایہِ مان ژٕ یُس مےٚ بوے چھُ سُہ چھ مےٚ واریاہ واتَان سُہ چھِ دَپَان میٲنِس پَرنَس واریاہ واتَان سُہ چھِ دَپَان یہِ گوٚژھ پَرُن اَصِل پٲٹھۍ بہٕ اوسُس تیی سونٛچان مےٚ ؤژھ أندٕرۍ تھَر واریاہ پَتہٕ ییٚلہِ سَرَن پَتہٕ ییٚلہِ سَر ووٚتھ سُہ ییٚلہِ ناو وَننہِ ووٚتھ تٔمۍ ییٚلہِ وون ناو تٔمۍ وون گۄڈنٮ۪تھ میون ناو دوٚپُن ہے مےٚ حظ چھِ فسٹ پُزیٖشَن أنۍ مٕژ تہٕ بہٕ ییٚلہِ بہٕ گوس واریاہ خۄش ییٚلہِ مےٚ ناو بوٗزٕے یوت بہٕ گوس واریاہ خۄش أندٕرۍ یہِ مےٚ یٖژاہ مطلب خوشی آیہِ مےٚ أندٕرۍ مےٚ دوٚپ خۄدایا بہٕ آو سا پٔزۍ پٲٹھۍ أنیا مےٚ فسٹ پُزیٖشَن تَمہِ دۄہ گوس بہٕ واریاہ زیادٕ خۄش